ٹرٛینہِ أنٛدرٕ چھِ آسان ڈَبہٕ ڈَبَن أنٛدرٕ چھِ آسان سیٖٹہٕ لٲگِتھ تَتہِ چھِ آسان واریاہ واشروٗم تہِ چھِ آسان اٮ۪وَلیبٕل ٹرٛینہِ أنٛدرٕ بیٚہنَس منٛز چھِ واریاہ مَزٕ لگان ٹرٛینہِ منٛز چھِ ںٮ۪برِم واریاہ خوٗبصوٗرت منظر یِوان اَسہِ برونٛہہ کُن أسۍ گٔیے پٔتمہِ لَٹہِ جٮ۪مہِ کَٹرا ٹرٛینہِ منٛز أسۍ کھٔتۍ صُبحٕچ بَہہِ بَجہِ تَتھ ٹرٛینہِ منٛز تہٕ لوگ سفر کَرُن تَتھ ٹرٛینہِ منٛز آو اَسہِ واریاہ زیادٕ مَزٕ یُھُے ٹرٛینہِ ہِنٛز سِپیٖڈ بَڑے أسۍ کھوٗژۍ تھوڑا گۄڈٕ مگر پَتہٕ یُتھُے سۄ واریاہ زیادٕ بَڑے پَتہٕ اوس اَسہِ مَزٕ لگان أسۍ ٲسۍ دَپَن یہِ ٹرٛین گٔژھ اَمہِ کھۄتہٕ تہِ زیادٕ تیز پَکٕنۍ ٹرٛینہِ ہُنٛد سفر چھِ الگٕے سکوٗنہ اَسہِ دِوان تَمہِ سۭتۍ چھُ واریاہ زیادٕ مَزٕ لگان ٹرٛینہِ منٛز سفر کَرنَس منٛز مےٚ باسیوٚ یِم أسۍ گاڑِ سوموَن ووموَن جہازَن وہازَن ہُنٛد سفر چھِ کَران امہِ کھۄتہٕ مَزٕ چھِ ٹرٛینہِ منٛزٕے یِوان تِکیٛازِ نٮ۪برِم سورُے نظارٕ چھُ سانٮ۪ن أچھَن برونٛہہ کَنۍ ژَلان واریاہ خوٗبصوٗرت منظر چھِ آسان یہِ برونٛہہ کَنہِ اَسہِ ٹرٛینہِ منٛز پَزِ اَسہِ سفر کَرُن